فیورِٹ گیم اگر وِچھو فیورِٹ گیم یۄس چھِ مےٚ یہِ چھِ مےٚ کِرکٹ فیورِٹ چھِ مےٚ یہِ اِسلیے تکیازِ بَچپن پٮ۪ٹھ یَنہٕ پٮ۪ٹھ مےٚ خیال چھُ تَنہٕ پٮ۪ٹھ چھُ مےٚ لوگمُت کرکٹ گِنٛدان اتھ منٛز چھِ واریاہ وۄنۍ ایٚکٕسپیرینٕس تہِ گوٚمُت اتھ منٛز چھِ واریاہ اِنٹرسٹ تہِ لگان اتھۍ گیمہِ منٛز مَزٕ تہِ چھُ یوان اتھۍ منٛز تکیازٕ یُس اسہ أنٛدۍ پٔکۍ ماحوٗل چھُ اتھ منٛز تہِ چھُ کرکِٹ یوان واریاہ گِنٛدنہٕ یا دۄہ مَرہ زِندگی منٛز ییٚلہ أسۍ وُچھان چھِ آلموسٹ یۄس سٲنۍ لَگ بگ سٲری شُرۍ یۄس گیم گِنٛدان چھِ یا بٔڑۍ تہِ چھِ گِنٛدان گیم سۄ چھِ کِرکٹ تہِ لۄکٹہِ پٮ۪ٹھ ووت اسہِ یہِ گیم گِنٛدان تہِ وِچھان تہ تہِ اِسلیے چھِ یہِ بَنیمٕژ وۄنۍ فیورِٹٕے